ہیٚلو اسلام علیکُم ڈٮ۪نٹٕل ہاسپِٹَل گٔژھِو حظ دنٛدَن چھَنہٕ فرق گژھان کیٚنٛہہ دنٛدَن چھِ دَگ روزان آ چھَو وُنہِ تھوڑا آ وَرَم چھِ اَتھ کھوٚتمُت اَتھ گژھِ حظ فرق وَرَم چھُ اَتھ تھوڑا

وۅنۍ کَر یِمہٕ بہٕ کِلنِکَس پٮ۪ٹھ اَدٕ حظ ٹھیٖک